اننت ناگس مَنٛز چھُ زیادٕ فیمَس اِسلامک کلچر یا ٹریٚڈِشَن کیازکہ یہِ چھِ اکھ مُسلِم سٹی ییٚتہِ چھِ زیادٕ مُسلِمز روزان سُہ گوٚو امیُک مَطلَب گوٚو اسلامک کَلچَرے گَژھِ اتہ زیاد مشہور أسۍ چھِ واریاہ زیادٕ ییٚتہِ چھِ ریٚلِجَس پریٚکٹِسِز تہِ آسان واریاہ زیادٕ لایک بٔڑۍ دۄہ چھِ آسان یا ریٚشمالی چھِ اتہ بوٚڑ دۄہ آسان باقے اتہ نیر کھِرَم چھُ اتہِ اکھ أتھۍ ڈِسٹرکَس مَنٛز اکھ گامہَ تتہِ چھِ مَطلَب حضرت محمد صلی اللہُ علیہِ وَسَلَم سُنٛد اکھ زیارت تور چھِ مَطلَب واریاہ لُکھ واتان اتہ چھِ ریٚلِجَس پریٚکٹِسِز کران یا مَطلَب اگر ونۍ یور واریاہ زیادٕ مَطلَب فارِنرس چھ یوان یا مُختلِف کَنٹریٖزو پیٚٹھ یا مُختلِف سٹیٹو پیٚٹھ چھ یوان یور کشمیٖرس مَنٛز واتان یا اننت ناگ ڈِسٹرکَس مَنٛز تہ پَتہٕ چھِ أسۍ بَڑٕ اصل پٲٹھۍ تمن پَنُن کلچر یہِ ڈسکرایب کران لایک أسۍ چھِ ییٚتہ مَطلَب اسہ چھ خاندر آسان أسۍ چھِ پنن وازوان چھُ ییٚتہِ واریاہ زیادٕ مشہور اکھ کلچر اکھ أسۍ چھ سُہ تہِ پَتہٕ ایٚکسپلین کران یا ہینڈِکرافٹ ییٚتیُک تِلہٕ کٲم چھِ فیٖتہ کٲم چھِ گَبہٕ کٲم چھِ یا قٲلیٖن کٲم چھِ سنٛگترٲشی چھِ یہِ چھِ ییٚتہِ واریاہ زیادٕ مشہور یہ چھِ أسۍ بَڑٕ اصل پٲٹھۍ تمن ایٚکسپلین کران